اسلام علیکُم مےٚ چھِ ناو رِفعت بہٕ چھَس روزان بانٛڈی پورہ سٲنِس بنٛڈپوٗرِس منٛز چھِ خاص کَر پٔرِتھ لیٚکھِتھ لُکھ بنٛڈپوٗرِس منٛز چھِ ترٛے چیٖز سُہ گوٚو علم اَدَب تہٕ آب بنٛڈپوٗر چھُ مَشہوٗر یِموٕے ترٛیٚیو چیٖزو سۭتۍ علم اَدَب تہٕ آب سۭتۍ سون بنٛڈپوٗر یُس چھُ ییٚتہِ چھِ واریاہ لُکھ پَڑا کالِفایِڈ مطلب وٮ۪ل اٮ۪جُکیٹٕڈ بانٛڈی پورہٕکۍ لُکھ چھِ وٮ۪ل اٮ۪جُکیٹٕڈ ییٚتہِ چھِ واریاہ لُکھ پَران تہِ پوٚرمُت تہِ چھُکھ تہٕ ییٚتِکۍ لُکھ چھِ پٔرِتھ لیٚکھِتھ پَتہٕ کٲم کَران گورمٮ۪نٛٹ جاب ییٚلہِ نہٕ اٮ۪وٮ۪لیبٕل چھِی گژھان پَتہٕ چھِ ییٚتِکۍ لُکھ کَران کٲم کانٛہہ چھُ ٹیوٗشَن کھولان کانٛہہ چھُ پَنُن کاربار دُکان کھولان کانٛہہ چھُ باغَن سۭتۍ کران باغَن سۭتۍ کَران باغ کھولان کانٛہہ چھِ پولٹرٛی فام کھولان کانٛہہ چھِ مطلب شیٖپ فام کھولان بھیڑ بٔکرِیاں پالان اِتھَے کٔن چھِ کَران پَنُن گُزَر بَسَر لُکھ چھِ چاہان گورمٮ۪نٛٹ جاب کَرنہٕ خٲطرٕ گورمٮ۪نٛٹ جاب کَرو مگر اٮ۪وٮ۪لیبٕل چھَنہٕ کِہیٖنۍ گورمٮ۪نٛٹ جاب ییٚمۍ کِنۍ پَتہٕ بَچہٕ چھِ گژھان کالِفایِڈ چھِ گژھان مطلب اوٚوَر ایج یِم چھِنہٕ پَتہٕ ہٮ۪کان کٔرِتھ کِہیٖنۍ تہِ نہٕ اسی لیے چھُ یِم کَران کٲم یِم چھِ کھولان پَنُن مطلب لَکُٹ مَکُٹ کاربار چاہے دُکان آسہِ چاہے باغ بَناوَن چاہے پولٹرٛی فارَم کھولَن چاہے شیٖپ فام کھولَن کھولَن ییٚتہِ چھَنہٕ اٮ۪وٮ۪لیبٕل اِنٛڈَسٹرٛیٖز کِہیٖنۍ تہِ نہٕ مطلب اَگر اِنٛڈَسٹرٛیٖز آسان ییٚتہِ فٮ۪کٹرٛیٖز آسان ییٚتہِ لُکھ کَرہَن تٔتھی منٛز فٮ۪کٹرٛیَن منٛز کٲم فٮ۪کٹرٛیو سۭتۍ ایٖہے واریاہ زیادٕ آرام اَسہِ واریاہ زیادٕ آرام ایٖہا اَسہِ ییٚتہِ چھَنہٕ مطلب فٮ۪کٹرٛیٖز کِہیٖنۍ تہِ نہٕ اِنٛڈَسٹرٛیٖز کِہیٖنۍ تہِ نہٕ ییٚمیُک ساروے کھۄتہٕ بوٚڑ اِفٮ۪کٹ چھُ لُکَن پٮ۪ٹھ کہِ ییٚتہِ چھَنہٕ اِنٛڈَسٹرٛیٖز کِہیٖنۍ تہِ نہٕ ییٚتہِ چھَنہٕ کیٛاہ چھِ وَنان اِنٛڈَسٹرٛیٖز چھَنہٕ فٮ۪کٹرٛیٖز چھَنہٕ ییٚتہِ کِہیٖنۍ تہِ نہٕ اَدَروایِز لُکھ چھِ چاہان أسۍ کَرو گورمٮ۪نٛٹ جاب مگر گورمٮ۪نٛٹ جاب چھَنہٕ اٮ۪وٮ۪لیبٕل کِہیٖنۍ تہِ نہٕ باقٕے بَچہٕ یِم پَران لٮ۪کھان چھِ یِمو پٔرِتھ مَکلیٛے ڈِگری مَکلایَکھ کٔرِتھ پی اٮ۪چ ڈی کٔرٕکھ ڈِگری ہولڈٲرٕس چھِ اٮ۪م اے بی اٮ۪ڈ چھِ اٮ۪م اٮ۪ڈ چھِ تٕم چھِ پَتہٕ کَران کٲم یا گژھَن پرٛایوٹ سکوٗل کَرَن تَتہِ پرٛایوٹ سکوٗلَس سۭتۍ تہِ یا کَرَن پَنُن خرچہٕ تُلَن اَگر نہٕ وٕنۍ تہِ ہٮ۪کَن کٔرِتھ تیٚلہِ چھِ تم کٲم کَران ژیٖرۍ ٹیوٗشَن رَٹان گَرو مٔنٛزۍ تہٕ پَرناوان بَچہٕ گَرَس منٛز پَرناوان بَچہٕ تٕمنٕے تٔتھی پٮ۪ٹھ کَران چھِ گُزَر بَسَر گُزَر بَسَر چھِ تٔتھی پٮ۪ٹھ کَران پَکناوان چھِ پَنُن خرچہٕ پَنُن گَرٕ بار پَنُن دَوا پوشاک پَکناوان چھِ تٔتھۍ پٮ۪ٹھ تہٕ گوٚو یہِ گارمٮ۪ںٛٹ جابَس مُتعلِق روٗز وَنۍ کَتھ بنٛڈ پوٗر بنٛڈ پوٗر چھِ واریاہ زیادٕ ڈٮ۪ولَپ آز مطلب یوٗتاہ پَتھ کالہِ بنٛڈ پوٗر پَتھ آس سَڑکہٕ آسنہٕ سَڑکہٕ آسنہٕ ہاسپِٹَل اوس نہٕ مطلب آز چھِ ڈِسٹِرٛک ہاسپِٹَل اَتہِ تیٖژاہ فٮ۪سَلٹی ٲس نہٕ ہاسپِٹَلَن منٛز ییٖژاہ آز چھِ ہاسپِلَن منٛز فٮ۪سَلٹی تہٕ آز چھِ واریاہ ڈٮ۪ولَپ بانٛڈی پورہ واریاہ زیادٕ ڈٮ۪ولَپ بانٛڈی پورہَس منٛز چھِ روڈ آز یِوان بَناونہٕ روڈ یِوان کَنسٹرٛکشَن کَرنہٕ بِلڈِنٛگٕس یِوان ہاسپِٹَل یِوان فٮ۪کٹرٛیٖز چھَنہٕ کیٚنٛہہ اِنٛڈَسٹرٛیٖز چھَنہٕ کیٚنٛہہ مگر روڈ چھِ وٮ۪ل ڈٮ۪ولَپ مطلب واریاہ اَصٕل روڈ چھِ مطلب برٛونٛہمہِ کھۄت چھِ واریاہ اَصٕل روڈ آزٕ بیٚیہِ چھِ بانٛڈہ پورہَس منٛز چھِ بانٛڈی پورہ چھِ واریاہ اَصٕل جاے شوٗبوٕنۍ تہٕ لوٗبوٕنۍ جاے چھِ وٕچھِنۍ لایَق جاے چھِ بنٛڈٕ پورِس منٛز چھِ وَلُر جیٖلہِ وَلُر بنٛڈ پورِس منٛز چھِ نِشاط پارَک بنٛڈ پورِس منٛز وَلُر وٮ۪نٹیج بانٛڈی پورہَس منٛز چھِ گُلشَن پارٕک بانٛڈی پورہ چھِ مطلب واریاہ اَصٕل جاے واریاہ اَصٕل جاے وٕچھِنۍ لایَق جاے بانٛڈی پورہَس منٛز چھِ واریاہ اَصٕل جاے وٕچھِنۍ لایَق جاے گُریز سُہ چھِ بنٛڈٕ پورِ پٮ۪ٹھٕ نِیَر اٮ۪باوُٹ تھٔٹی کِلومیٖٹٲرٕس دوٗر تہٕ سُہ چھِ واریاہ اَصٕل گُریز جاے بیٚیہِ چھِ بانٛڈی پورہَس منٛز جیٖلہِ وَلُر جیٖلہِ وَلُر جیٖل تَتھ منٛز چھِ گاڈٕ چھِ نَدٕرۍ چھِ گٲرۍ چھِ پَمبٕچ چھِ ییٚمۍ کِنۍ تٕمہٕ لُکھ یِم وَلرَس أنٛدۍ پٔکۍ روزان چھِ بَسان چھِ أنٛدۍ پٔکۍ تِم چھِ کٲم کَران مَرٕد تٕہٕنٛدۍ اَنان گاڈٕ رٔٹِتھ اَنان گٲرۍ اَنان بَمبٕچ اَنان نَدٕرۍ اَنان پَتہٕ نیران صُبحس کٕنٕنۍ کٕنٕنۍ مارکٮ۪ٹ تٕہٕنٛزٕ زَنان نیران صُبحس مارکٮ۪ٹ کٕنٛنہِ تہٕ کَران چھِ تم اِتھ کٔن پَنُن گُزَر بَسَر پَنُن لۄہ لنٛگُر پَنُن گَرٕ بار چَلاوان تٔتھی پٮ۪ٹھ تہٕ جیٖلہِ وَلُر چھِ واریاہ بوٚڑ جیٖل واریاہ بوٚڑ جیٖل تہٕ واریاہ اَصٕل جیٖل سُہ چھِ بٕتھِ سوپرَس سۭتۍ رَلان وَلُر وٮ۪نٹیج چھِ پارٕک سُہ چھِ جیٖلہِ مطلب جیٖلکِس کِنارَس پٮ۪ٹھ چھِ سہٕ وٕچھِنۍ لایَق جاے جی بٔٹھِس پٮ۪ٹھ چھےٚ وَلُر وٮ۪نٹیج جیٖلہِ وَلرٕکِس بٔٹھِس پٮ۪ٹھ واریاہ اَصٕل جاے وٕچھِنۍ لایَق جاے چھِ سُہ مطلب واریاہ اَصٕل چھِ بانٛڈی پورہ جاے واریاہ اَصٕل وٕچھِنۍ لایَق بانٛڈی پورہَس منٛز چھِ لُکھ تہِ واریاہ اَصٕل خاص کَر مشہوٗر چھِ ترٛیٚیو چیٖزو سۭتۍ چھِ مَشہوٗر بنٛڈ پوٗر علم اَدَب تہٕ آبہٕ سۭتۍ لَکٹہِ ٲسٕس بہٕ تہِ گژھان مٲلِس سۭتۍ باغَس منٛز باغَس منٛز ٲسۍ گژھان أسہِ بہٕ ٲسٕس مٲلِس سۭتۍ گژھان لَکٹہِ ییٚلہِ بہٕ لَکٕٹ ٲسٕس تَتہِ ٲسۍ مطلب کُلٮ۪ن دَوا چھَکان کُلٮ۪ن سۭتۍ مطلب کُلۍ تَتہِ ٲسۍ دَوا چھَکان کُلٮ۪ن آب چھَکان کُلٮ۪ن مطلب رٲچھ کَران نظر گُزَر کَران تمَن کُلٮ۪ن مٮ۪وٕ ووتاہ سُہ ٲسۍ پَتہٕ ٹھیکہٕ دَرَس کٕنان ژوٗنٛٹھۍ ٹھیکہٕ دَر اوس پونٛسہٕ دِوان فا مٲلِس سٲنِس مول اوس اَسہِ یُنِفام اَنان بُکٕس اَنان بیگ اَنان سکوٗل فی دِوان تہٕ ہَرٕ کانٛہہ چیٖز گُریُک چَلاوان ہَرٕ کانٛہہ چیٖز گُریُک چَلاوان دَوا چھِ مطلب کُنۍ جاے گژھُن چھِ کیٚنٛہہ چھِ باقٕے باقٕے چیٖز چھِ بَچہٕ پَرناوٕنۍ چھِ بَچہٕ سُنٛد خرچہٕ تُلُن چھِ تہٕ یہِ اوس اَسہِ فادَر صوبٕے کَران سورُے أتھی أتھی میون فادَر صوب چھِ واریاہ مطلب واریاہ رُت کوٚرمُت رۄبَن پَنُن بِزنِس چَلاوان پنٛنِس پَنُن کاربار کَران فادَر کَران پَنُن بِزنِس شُکُر رۄبَس کُن مطلب پھرٛٮ۪س چھِ تعمیٖر کَران پنٛنِس باغَس منٛز تہٕ پَتہٕ چھِ تم پھرٛٮ۪س بٔڑۍ گژھان تہٕ پَتہٕ چھِکھ ژٹان تم پھرٛٮ۪س نِوان چھِ ٹھیکہٕ دَر دِوان چھِ تمَن تہِ پونٛسہٕ تہٕ پَتہٕ چھِ تم مطلب اِتھَے کٔن چھِ گُزارپَن پنٛنیو گَرَن ہُنٛد گژھان پَنُن گُزار گژھان پَکناوان چھِ مول برٛونٛہہ کُن برٛونٛہہ کُن پَرناوان لٮ۪کھناوان چھِ تہٕ پَکناوان چھِ برٛونٛہہ کُن باقٕے چھَنہٕ گورمٮ۪نٛٹ جاب چھَنہٕ کِہیٖنۍ تہِ نہٕ اٮ۪وٮ۪لیبٕلٕے چھَنہٕ گورمٮ۪نٛٹ جاب تہٕ اسی لیے چھِ پَتہٕ کَران اِنسان پانَے تہٕ نِبھاوان چھِ